ہیٚلو وعلیکُم سلام اَصٕل پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک شُکُر حظ شُکُر خۄدایَس کُن کم حظ چھو آ بلکُل بلکُل بلکُل آ أسۍ چھِ کشمیٖر آرٹَس سۭتۍ کران تہٕ بیٚیہِ چھِ أسۍ یم کانٛگرِ وغیرہ کٕنان تہٕ تُہۍ چھِو حظ یہِ لوکلٕے کِنہٕ تُہۍ چھِو نیٚبرِم ٹوٗرسٹ وغیرہ اچھا اچھا اچھا اہن حظ آ بلکُل بلکُل بلکُل کانٛگرِ حظ اَسہِ نِش بَڑٕ اَصٕل ریٖزنیبل کانٛگرِ ریٹَس مَنٛز آسہِ حظ تہٕ وٕچھ حظ کٔشیٖرِ اندر چھِ دۄن جاین حظ کانٛگر بنان کانٛگرِ چھِ بنان واریاہن جاین دۄن جاین چھِ بنان بَڑٕ اصل کالٹی بَڑٕ اصٕل ریٹَس مَنٛز اکھ چھِ اَسہِ ژرٛارٕچ کانٛگر چھِ بیاکھ چھِ بانڈی پورہ نُس یُس بانڈی پورہ نُسٕچ کانٛگر چھِ یہِ چھِ بَڑٕ اَصٕل حظ ڈِزاین دار یہِ چھِ بَڑٕ دٔر آسان یہِ چھِ اَسہِ بَڑٕ زبردس یِم حظ یِم کٲرۍگر اٮ۪ویلیبل یِم اَسہِ بَڑٕ اَصٕل پٲٹھۍ یِم بناوان چھِ تہٕ اَتھ مَنٛز چھِ واریاہ تۄہہِ چھُو ضوٚرتھ کَمہِ خٲطرٕ حظ اَسہِ نِش چھِ تمام یِم اٮ۪ویلیبل وٕچھ حظ اَسہِ نِش چھِ اکھ سِپٕمل یُس أسۍ استعمال کران چھِ تِم وٲتۍ تَمِکۍ واریاہ قسم بیاکھ چھِ اَسہِ بیٚڈِنٛگ وغیرہ تَمہِ خٲطرٕ یَتھ أسۍ گِفٹ پیکس آسان حظ تَمہِ خٲطرٕ گَژھان استعمال بیٚیہِ چھِ اَسہِ بَچَن ہِنٛدۍ خٲطرٕ تہِ بَڑٕ رنٛگیٖن شوقیٖن بَڑٕ بناوان أسۍ وٕچھ حظ یہِ سورُے وٕچھِو تُہۍ ییٚمہِ ساتہٕ تُہۍ وِزِٹ کٔرِو شاپ تُہۍ یِیِو اَتھ نِش وَلہٕ تُہۍ وٕچھِو بَڑٕ ریٖزنیبل ریٹ آسہِ کٕہۭنۍ تہٕ باقین جاین پیٚیہِ نہٕ تَتھ ریٹَس کُنہ جایہ یتھ ریٹَس تُہۍ یِیِو انشاء اللہ آ آ آ آ سورُے سورُے سورُے انشاء اللہ